یُس مےٚ یہِ دٔیِم پرٛوڈَکٹ روٚٹ یہِ اوس نہٕ تیُتھ اَصٕل کیٚنہہ اَمہِ پرٛوڈَکٹ کہِ وجہ سۭتۍ گوٚو مےٚ اکھ ٹایم تہِ زایہِ اَتھ واتان واتان یُس وقت لوٚگ یِم پونسہٕ لٔگۍ یِم چیٖز مےٚ اَننَس نِنَس منٛز گاڑِ کِراے لٔہ سُہ تہِ گوٚو زایہِ مےٚ کوٚرُن نہٕ یہِ پرٛوڈکٹ اکھ رَژھ تہِ خۄش کیازِ کہِ یہِ پرٛوڈَکٹ اوس نہٕ تیوٗتاہ اَصٕل کیٚنہہ یُس مےٚ گۄڈٕنیُک پرٛوڈَکٹ اوس سُہ اوس واریاہ اَصٕل یُس مےٚ دٔیِم پرٛوڈَکٹ روٚٹ اَتھ ٲس نہٕ اکھ رَژھ تہِ کانہہ تہِ تِژھ یہِ شَکلا یِژھ مےٚ خۄش کرِ ہا تَمہِ باؤجوٗد تہِ رَچییو مےٚ یہِ مگر مےٚ گوٚو نہٕ تویتہِ یہِ پَتہٕ یہِ پَسند کینٛہہ اَمہِ کِنۍ ہٮ۪وٚک نہٕ مےٚ یہِ پرٛوڈَکٹ اِستعمالَس منٛز تہِ کِہیٖنۍ أنِتھ مےٚ دوٚپ خبر واریاہ کیٚنہہ چھُ یہِ پرٛوڈَکٹ گژھیٛا اِستعمال نہ گژھیٛا مےٚ کوٚر نہٕ مَگر کیٚنہہ مےٚ دوٚپ وۄںۍ گوٚو پانہ وَ پیٛارنُے تہٕ اَتھ منٛز کیاہ کَرو أسۍ اَسہِ دوٚپ یہِ پرٛوڈَکٹ چھُیی نہٕ اَصٕل یہِ چھُنہٕ اوسمُت جان یہِ پرٛوڈَکٹ کینٛہہ باقی وَسلام